مےٚ چھُ ناو بِسما مےٚ یِم رِلیٹِو چھِ پۄفہٕ ماسہٕ پیٚتٕر ماتامالٕکۍ تِمَن مَنٛز چھِ واریاہ واریاہ اَسہِ یِم مَطلَب فیم اَسہِ چھِ ڈِفرَنٹ ماتامالٕکۍ چھِ ماسَن مےٚ چھِ پۄف پۄفہِ چھِ مےٚ اکھ کوٗر ماسہٕ ماسہِ چھِ مےٚ اکھ کوٗر نیٚچوٗ پۄفہِ بیٚکِس پۄفہِ چھُ مےٚ نیٚچوٗ تہٕ کوٗر پیٚترَس چھِ مےٚ کورِ ترےٚ نیٚچوٗ بیٚکِس پیٚترَس چھِم نیٚچِی ترٛےٚ ماتامال سایڈَس چھِ مےٚ ترٛےٚ مام ترٛیٚن مامَن مَنٛز چھِ مےٚ أکِس مامَس زٕ شُرۍ نیٚچوٗ زٕ نیٚچی بیٚیہِ چھِ مےٚ بیٚکِس مامَس زٕ شُرۍ بیٚکِس مامَس تہِ چھِ زٕ شُرۍ بَٹ یُس مےٚ یُس مےٚ ماتامال سایڈ تہٕ بیاکھ پۄفہ سایڈ چھُ ماتامالٕکۍ چھِ ڈِفرنٹ اَسہِ نِش ماتامالٕکیٚن تہٕ اَسہِ چھِ واریاہ فَرَق تِہُنٛد مِزاز تِہُنٛد حِساب تِہُنٛد چھُ ڈِفرنٹ تِمَن تہٕ اَسہِ چھِ زٔمیٖن آسمان فَرَق مٲنۍ ماتامالٕکۍ چھِ زیادٕ رَسمو رِواج کَران أسۍ چھِنہٕ کَران تیوٗتاہ میانہٕ پۄفہِ ہِندِ سایڈٕ بہٕ چھَس زیادٕ اَٹیچ پۄفَن سۭتۍ نہَ کہِ ماتامالکٮ۪ن سۭتۍ واریاہ واریاہ چھِ یِم تہِ مَطلَب پۄفہٕ ماسہٕ اِنسان خانٛدَر چھُ آسان خانٛدَر مَنز ماتامالٕکۍ چھِنہٕ روزان تِم چھِنہٕ تِتھ کٔنتھ کَران مَطلَب یِتھ کٔنۍ مےٚ پۄفہٕ چھِ کَران مَطلَب ڈِفرَنٛٹ ڈِفرَنٛٹ ماتامالَس مَنٛز چھِ مےٚ نانۍ بٕڈبَب ٲسۍ تِم گُزرے یِم گَرِکۍ چھِ تِم چھِ واریاہ اَصل مَطلَب مےٚ ما اَنکَل اِوٕن چاچوٗ زٕ تِم چھِ واریاہ اَصل میٲنۍ پۄفہٕ تِم چھِ واریاہ زیادٕ اَصل تِمَن تہِ یہِ اَسہِ چھُنہٕ ماتامالکٮ۪ن سۭتۍ تیوٗتاہ کِہیٖنۍ اَسہِ چھُ واریاہ زیادٕ گَرکٮ۪ن سۭتۍ مَطلَب پیٚترَس پۄفہِ یِمَن سۭتۍ چھَس بہٕ مِلان جُلان یِمو چھِ أسۍ رٔچھمٕتۍ چھَنَس بہٕ یِمو پۄفو ترٛیو پۄفَن ترٛٮ۪ن مَنٛز چھِ مےٚ أکِس پۄفہِ زٕ شُرۍ بیٚکِس پۄفہِ تہِ زٕ شُرۍ بیٚکِس پۄفہِ چھِ اکھ کوٗر مےٚ چھِ پۄفَن سۭتۍ واریاہ زیادٕ اَٹیچمینٹ تیوٗتاہ چھُنہٕ مےٚ ہُمَن سۭتۍ ماتامالکٮ۪ن سۭتۍ تِمَن تِہُنٛد مِزاج تہٕ سون مِزاج چھُ واریاہ ڈِفرَنٛٹ تِم چھِنہٕ رَلان اَسہِ سۭتۍ کِہِیٖنۍ اَسہِ تہٕ تِمَن مَنٛز چھِ واریاہ فَرَق